بَڈٕگامِچ ٲں سانہِ بَڈٕگامِچ ہسٹِرٛی چھِ یہِ ڈِسٹِرٛک بَڈٕگامِچ ہسٹرٛی اَتہِ چھِ ٲسمٕژ واریاہ زیادٕ آبٲدی یہِ چھُ واریاہ بوٚڑ ڈِسٹِرٛک اوٗسمُت گۄڈٕنٮ۪تھ چھُ اوٗسمُت یہِ بارہمولاہُک حِصہٕ یہِ چھُ اوٗسمُت بارہمولاہَسٕے سۭتۍ پَتہٕ ییٚلہِ اَتہِ ٲں لوکَن ہٕنٛز آبٲدی چھِ بَڑیمٕژ بَڑیمٕژ پَتہٕ چھُکھ یہِ اَلگ ڈِسٹِرٛک کوٚڑمُت دیُتمُت چھُکھ اَتھ الگ ڈِسٹِرٛک گۄڈٕنٮ۪تھ یُس چھُ ٲں یہِ آمُت یور سُہ چھُ اوسمُت محموٗد غزنَوی یہِ چھُ آمُت کٔہمہِ صدی منٛز چھُ یہِ ژامُت پونٛچھ گٔلی کٕنۍ تہٕ ٲں یہِ ہَسا چھُ ووتمُت ٲں بَڈگامکِس أکِس علاقَس منٛز تَتھ چھِ وَنان کھاگ یَتھ وَنان چھِ اَردہ شٮ۪تھ ژۄدٕہَس منٛز چھُ یہِ ووتمُت اوٗر پَتہٕ کیاہ سا پَتہٕ چھُ آمُت بیاکھ چاینیٖز ٹرٛیولَر اَکھ سُہ تہِ چھُ آمُت اَمے پونٛچھ سایڈٕ تہٕ چھُ یہِ یِتھَے پٲٹھۍ آمُت یہِ بارسَس رَس رَس یہِ بَڈگامُک ڈِسٹِرٛک اَتہِ چھِ واریاہ ہِسٹارِکَل پٕلیسٕز چھِ چرارِ شریٖف چھُ چٲڈوٗرا آستان چھُ تہٕ یِتھ پٲٹھۍ چھِ اَتہِ واریاہ ٲں یِم ٲں کیاہ یِم ٲں مطلب ہِسٹارِکَل پٕلیسِز